سَبجکٹ چھِ یِوان سکوٗلَن منٛز پرٛ ٮ۪تھ کانٛہہ سَبجَکٹ چھِ یِوان پَرناونہٕ مثلاً اِنٛگلِش چھِ یِوان پَرناونہٕ اُردو اُردو اِنٛگلِش میتھ جیوگرافی ہِسٹرٛی سِوِکٕس ساینَس ساینسَس منٛز چھِ یِوان بَیالجی فِزِکٕس کیمِسٹِرٛی تہٕ بیٚیہِ چھِ کٲشِر تہِ یِوان پَرناونہٕ بیٚیہِ چھِ یِوان اِسلامِک سٹیڈیٖز تہِ پَرناونہٕ عربی تہِ یِوان پَرناونہٕ تہٕ بیٚیہِ یِوان پَرناونہٕ کَمپیوٗٹَر تہِ چھِ یِوان پَرناونہٕ سکوٗلَن منٛز بیٚیہِ چھِ لۄکٹٮ۪ن بَچَن ایٚکٹِوِٹی تہِ یِوان کَرناونہٕ واریاہ اَصٕل پٲٹھۍ یِم یِم سَبجَکٹ چھِ یِوان پَرناونہٕ ہِنٛدٮ۪ن سکوٗلَن منٛز بیٚیہِ چھِ ٹیٖچَر واریاہ اَصٕل واریاہ اَصٕل گُڈ ٹیٖچَر واریاہ اَصٕل وٮ۪ل اےٚ وٮ۪ل مطلب اَصٕل تٲلیٖم یافتہٕ ٹیٖچَر یِم یہِ ہا یہِ واریاہ اَصٕل پَرناوان چھِ واریاہ اَصٕل تٲلیٖم یافتہٕ یِمو تٲلیٖم واریاہ تھٔز چھِ آسان حٲصِل کٔرمٕژ تِم ٹیٖچَر چھِ یِوان یِم سَبجَکٹ چھِ تِم ٹیٖچَر پَرناوان سکوٗلَن منٛز